ہٮ۪لو آ اَسلامُ علیکُم آ ٹھیٖک پٲٹھۍ چھُو حظ اَہن حظ ٹھیٖک تُہۍ چھُوحظ ٹھیٖک کیٛاہ چھُو کَران آچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ تُہۍ ؤنۍتو تُہۍ ٲسِو وَنان یہِ فِٹِنٛگ کَرٕنۍ حظ اَلٮ۪کٹِرٛک فِٹِنٛگ آ ؤنِو تُہۍ کیٛاہ کیٛاہ چھُو تۄہہِ کَرُن تہٕ کٔژ کَمرٕ چھُو

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تۄہہِ کیٛاہ حظ چھُو مطلب ماڈیوٗلَر لٲگۍوا کِنۍ تُہۍ لٲگِو سِمپٕل کۄس ہِش سیٖنری لٲگِو تُہۍ آچھا ٹھیٖک تۄہہِ چھُو ژور روٗم تی حظ شےٚ روٗم حظ آ وٕچھُو گۄڈٕنٮ۪تھٕے گٔے اکھ کَتھٕ اٮ۪م سی بی گژھَن ہر کُنہِ روٗمَس آسٕنۍ زٕ زٕ تہٕ گوٚو شٮ۪ن گٔے سیوٚدُے تِم گٔے بَہہ نہ بیٚیہِ حظ گٔے بیٚیہِ گٔے پَتہٕ باتھ روٗمَس تہٕ گیٖزَر ویٖزَر خٲطرٕ باقٕے چیٖز تہٕ گٔے تِم تہِ لَگ بَگ لَگَن شےٚ گٔے بَہہ لَگ بگ لَگَن أسۍ سِکِسٹیٖن وے کَم سے کَم لَگہِ سِکِسٹیٖن وے ہُہ ماڈیوٗلَر بۄکٕس وۄنۍ چھُ اٮ۪ٮسٹِمیٹ وٮ۪سٹِمیٹ کَرُن اَتھ کوٗتاہ کھَسہِ لگ بگ نہ آ بیٚیہِ گٔے پَتہٕ موزوٗرۍ ؤزوٗرۍ باقٕے چیٖز نہ آ پایِنٛٹَس چھِ أسۍ ریٹ ہٮ۪مہٕ ہو تۄہہِ أسۍ یِتھ پٔنۍ چھِ أسۍ اَکھ ہَتھ وُہ تام ہٮ۪وان تہٕ وۄنۍ چھُ پَتہٕ سَہلٕے تُہُنٛد چھُ سَہلٕے چھُنہ

ٹھیٖک چھےٚ تہٕ اہن حظ اَتہِ چھُ نظرا وَظرا دِنۍ نہ نظرا اَوا نظرا وظرا دِمہوس پَتہٕ وٕچھو کیٛاہ کھسٮ۪س چھُنہٕ حظ ٹھیٖک لگ بگ چھِ مےٚ یِتھ پٲٹھۍ ٹارگٮ۪ٹ لگ بگ سَتَتھ شیٖتھ تام گَژھِ لگ بگ یہِ چھُ اَنٛڈر گرٛاوُنٛڈٕے نہ بیٚیہِ لایٹہِ وایٹہِ کیٛاہ لَگیو سرفیس لٲگۍوا کِنۍ ٹھیٖک چھےٚ آ جار وار مہ چھُو کُنہِ جایہِ لاگُن تہِ تہِ ؤنۍزیو باقٕے چیٖز آد سا ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ چلو تیٚلہِ یِمو پگاہ أسۍ اِنشاء اللہ تہٕ وٕچھو کیٛاہ حِساب چھُ ٹھیٖک چلو